دوٚیِم انے مےٚ شمپوٗ شمپوٗ اوس ٹھیٖک تہٕ مگر تَمہِ سۭتۍ باسیو مےٚ اَکھ چیٖز گۄڈنِچی کَتھ اوس نہٕ تتھ پھوٚس ووٚس سُہ مطلب تَتھ اوس پٮ۪وان زیادٕ متھُن تتھ اوس نہٕ زیادٕ ٹایِم درٛاو نہٕ تتھ کِہیٖنۍ تہِ تِکیٛازِ سُہ اوس زیادٕ لگن ییٚتہِ نہ سُہ یوٗتاہ اِنسان اکہِ لٹہِ متھیو ترٛیٚیہِ لٹہِ متھے تیوٗت اوس سُہ پٮ۪وان اَکہِ لٹی مَتھُن تَتھ درٛاے زیادٕ کھۄتہٕ زیادٕ یِمَے ہفتہٕ اکھ درٛاو تَتھ دۄیِم چیٖز باسیو مےٚ تَمہِ سۭتۍ اوس مَس تہِ پٮ۪وان ؤسۍ مس گِریو مےٚ تَمہِ سۭتۍ ہِیَر فال گوٚو تَمہِ سۭتۍ وارِیاہ زیادٕ تہٕ ترٛیٚیِم اوس مَس تنیو مَس یُس اوس یہِ اوس موٚٹ مس آسان تَمہِ سۭتۍ زٲیُل مَس